اَلسلامُ علیکُم تُہۍ چھُو حظ آفا فاطمہ چھُوٕ میک اَپ آرٹِسٹ بہٕ چھَس ماڈَل اَرشی علی مےٚ حظ ٲسۍ یہِ میک اپ لُکُس ٲسۍ مےٚ کیٚنہہ ضوٚرَتھ تہٕ مےٚ چھِ فوٹوٗشوٗٹ خٲطرٕ مگر مطلب مےٚ چھِ فوٹوٗشوٗٹ کَرُن ڈِفرَنٛٹ میک اپ لُکسَن منٛز مطلب أکِس شوٗٹَس منٛز گژھِ مےٚ اَکھ لُک آسُن بیٚکِس منٛز بیاکھ تہٕ مےٚ آیہِ واریاہ زیادٕ سَجَشَن أمۍ برٛونٛٹھ ٲسۍ بہٕ گژھان باقِیَن یِمَن نِش تہٕ مےٚ بوٗز تُہۍ چھُو تِہِنٛدِ خٲطرٕ تہِ کھۄتہٕ تہِ بہترٕے کران میک اپ تہٕ تٔمۍ موجوٗب ووٚنُم مےٚ کٔرِو مےٚ تۄہہِ کال تُہۍ چھُو فری

اَسہِ چھِ سَتھ سَتھ اَکٹوٗبَر چھِ اَسہِ فوٹوٗشوٗٹ تُہۍ چھُو تٔمۍ دۄہ فری سَتھ اکٹوٗبَر تُہۍ تُہۍ ہیٚکِوٕ مطلب تٔمۍ موجوٗب بیٚیہِ کانٛہہ اور میک اپ آرٹِسٹ أنِتھ أمۍ دۄہ خٲطرٕ تہِ تِم ہٮ۪کَن تِمَن کٔرِتھ تُہۍ کٔریُو مےٚ ییٚکیٛاہ أمی دوہ یہِ چھِ پروفِشنَل یہِ فوٹوٗشوٗت تہٕ أسۍ ہٮ۪کَو نہٕ یہِ ڈٲلِتھ کِہیٖنۍ نَتہٕ چھِ اَسہِ بدل کٲنٛسہِ میٚک اپ آٹِسٹَس سۭتۍ کَتھ کَرٕنۍ

توہہِ چھُو مے سۭتۍ روزُن فُل دۄہَس مےٚ چھِ ڈِفرَنٛٹ لُک ضوٚرَتھ تٔمی موجوٗب تہٕ تُہۍ کٔرِوُن اَتہِ تھٲیِوُن اَتہِ بدل کانٛہہ ٹھیٖک چھا

اَدٕ سا ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ بُتھِ مِلو ٹھیٖک چھِ اَدٕ حظ ٹھیٖک چھِ کیٚنہہ چھُنہٕ اوکے